بہٕ چھُس مےٚ چھُ وَنُن وُنکینَس پَنُن بِزنٮ۪س ینہٕ پٮ۪ٹھ مےٚ سِٹارٹ کوٚو مےٚ چھُ وُنکیٚنس مطلب مےٚ چھُ وُنکیٚنس تہِ اوٚش یِوان کہِ ییٚمہِ ساتہٕ بہٕ سِٹارٹ چھُس بِزِنٮ۪س کران مےٚ کیاہ اوس تَمہِ ساتہٕ مےٚ اوس نہٕ تمہِ ساتہٕ ٹوٹل کِہیٖنۍ اور بہٕ چھُس سِٹارٹَس گژھان لون بینکَس منٛز اننہِ نَمَتھ ساس رۄپیہِ اور پَتہٕ چھُس بہٕ اکھ لوڈ کیریر اکھ کَڈان اور پَتہٕ چھُس بہٕ مالَس سۭتۍ کران تہٕ تَمہِ ساتہٕ ٲسۍ میٲنۍ حالت یِژھ کہِ مطلب دہ ساس رۄپیہِ اوس مےٚ باسان واریاہ مُشکِل واریاہ مشکِل دہ ساس چھُس نہٕ بہٕ زِہنسٕے منٛز کران کہِ اَکہِ لَٹہِ ہیٚکہ ہا بہٕ اَتھس منٛز رٔٹِتھ دہ ساس رۄپیہِ کِہیٖنۍ اوس نہٕ ٹوٹل کِہیٖنۍ پَتہٕ کوٚر مےٚ سٹارٹ کوٚر مےٚ چھِ أکِس ہیٚتمٕتۍ مےٚ چھُ وُنکیٚنس پَنُن وَنو بہٕ تۄہہِ پَنُن یاد کہِ مےٚ ہیٚتۍ أکِس پَنٛژاہ ساس رۄپیہِ اِنٹرَسٹس پٮ۪ٹھ بینٛک نٮ۪بر تہِ اور کوٚر مےٚ سٹارٹ بِزنٮ۪س الحمدللہ الحمدللہ وارٕ وار وارٕ وار محنت کٔر مےٚ نہ وُچھ مےٚ دۄہ کُنہِ نہ وُچھ مےٚ راتھ کُنہِ دۄہَس اوسُس مارکیٹ کران اور شامنَس اوسُس دۄہلہِ اوسُس رَٹان آردڑ کیاہ کیاہ چیٖز چھُ یِمن ضرورت اور شامنَس اوسُس برابر بہٕ بیٚیہِ نیران ترٛےٚ بَجے ژور بَجے اوسُس بہٕ گرٕ واتان اورٕ اوسٕس بہٕ نیران بیٚیہِ پَتہٕ اوسُس بہٕ تَقریٖبَن دہ کاہہ بَجے واتان بیٚیہِ گرٕ واپَس مارکیٹنِگ اوسُس بہٕ کران آرڈر اوسُس دۄہلہِ رٹان پَتہٕ دٔیمِس پھیرَس تہِ اور گژھان نہ وُچھُم دۄہ کُنہِ نہ وُچھُم راتھ کُنہِ مطلب شُکُر اللہ تعالیٰ ہس کُن شُکُر خۄدایَس کُن کہِ بِزنٮ۪س میون روٗد یوٗتاہ کامیاب یوٗتاہ کامیاب کہِ وُنکیٚنس چھُنہٕ مےٚ پیٚوان مطلب وُنکیٚنس چھُ فونس پٮ۪ٹھٕے زیادٕ آرڈر پیٚوان مےٚ سوزٕنۍ اور واریاہ کامیاب روٗدُس بہٕ نہ روٗد پَتہٕ تِم پَنٛژاہ ساس کُنہِ نہ روٗد پَتہٕ سُہ لون کُنہِ نہ کیٚنٛہہ محنت تہِ کٔر مےٚ واریاہ واریاہ محنت تہِ کٔر مےٚ مَگر بِزنٮ۪س کوٚر مےٚ بِزنٮ۪سن دیُت مےٚ کہِ مےٚ چھُ واریاہ واریاہ چھُ اَتھ پٮ۪ٹھ پرٛوُڈ بِزنٮ۪سس پٮ۪ٹھ اور اللہ تعالیٰ ہس تہِ اوس کَرُن تہٕ مطلب بِزنٮ۪سن دیُت مےٚ واریاہ مدد کہِ بہٕ گوس کامیاب بہٕ وَنہٕ پَنُن کہِ بہٕ چھُس بِزنٮ۪سس منٛز کامیاب اور بہٕ چھُس خۄش اَتھ منٛز واریاہ تہٕ اور مےٚ چھُ بہٕ چھُس مطلب واریاہ خۄش قسمَت کہِ بہٕ چھُس یہِ بِزنٮ۪س کران بہٕ چھُس پَنُن پان وُنکیٚنس ساروٕے کھوتہٕ ساروٕے کھۄتہٕ بیٚسٹ زانان کہِ بِزنٮ۪س چھُس بہٕ کران اور یِژھ یِش بِزنٮ۪س چھُس بہٕ کران تہٕ مےٚ چھُنہٕ اَتھ پٮ۪ٹھ نہ مطلب اَفسوٗس چھنہٕ ذِکرٕے بہٕ چھُس واریاہ خۄش اور بہٕ چھُس مطلب حاجتھٕے کَڑٕ کٲنسہِ مَجبوٗر چھُس نہٕ بہٕ گژھان وُنکیٚنس کٲنسہِ سُہ تہِ اوس وقت بہٕ اوسُس مَجبوٗر واریاہ مَجبوٗر اوسُس بہٕ مَگر محنت کٔر ہُہ یہِ اور بِزِنٮ۪س برابر وَنہٕ نہٕ بہٕ مطلب کَم سے کَم پَنُن وَنہٕ بہٕ مےٚ آو نہٕ بِزنٮ۪سس برابر کٕہٕنۍ چیٖز اوکے تھینکیٚوٗ